ہیٚلو اَسلامُ علیکُم ہاں ڈاکٹر صٲب ہاں اَہن حظ ڈاکٹر صٲب ڈاکٹر صٲب مےٚ اوس کَلَس دود مےٚ چھِنہٕ گژھان فرقٕے نہٕ لگ بگ گٔے مےٚ دَہ پنٛداہ دۄہَن آہَن حظ نہَ نہَ نہَ حظ سُہ چھُنہٕ کیٚنٛہہ نہَ ڈاکٹر صٲب مےٚ کٔرۍ نہٕ ٹٮ۪سٹ کِہیٖنۍ نہٕ اَلبتہٕ کَلَس اوس مےٚ اَکہِ سایڈٕ دود آسان ڈاکٹر صٲب یہِ ما چھُ مےٚ مایگرٛیٖن وایگرٛیٖن کیٚنٛہہ ہاں ڈاکٹَر صٲب موبایِل چھَس بہٕ چَلاوان زیادٕ آ ڈاکٹر صٲب

اَہَن حظ اَصٕل

اَدٕ حظ ڈاکٹَر صٲب اَچھا اَچھا اَہن حظ نہَ نہَ نہَ نہَ نہَ تہِ نہَ چھُ نہٕ مےٚ چھُ اَکی سایڈٕ آسان کَلَس دود تہٕ بَس تِتُے یوٚتَن چھُ مےٚ آسان بیٚیہِ چھِ مےٚ باسان تھوڑا اُلٹی بَس تہِ چھِ مےٚ باسان آ اُلٹی چھِ مےٚ باسان ہاں ڈاکٹر صٲب ڈولو ڈولو نِیٛوٗ مےٚ اَمہِ برٛونٛٹھ ڈولو ٲسٕس بہٕ کھٮ۪وان سُہ ووٚنوٕ مےٚ تۄہہِ تہِ دوٚپوٕ سُہ چھُ روزان واریاہ اَصٕل ڈولو ہیٚکِو تُہۍ کھٮ۪تھ مگر مےٚ چھَنہٕ مگر فرق گژھان کِہیٖنٛۍ نہٕ مےٚ اَکثر گۄڈٕ چھِ مےٚ آسان سٲرسٕے کَلَس دود پَتہٕ چھِ مےٚ وَن سایڈڈ کَلہٕ دود کَران اَکہِ مطلب کھوورِ سایڈٕ چھِ مےٚ کَلَس کَران دود نیٚدٕر چھِ مےٚ واریاہ اصٕل یِوان ڈاکٹر صٲب نیٚدٕر چھِ مےٚ اصٕل ٹھیٖک نیٚدٕر چھِ مےٚ اَدٕ حظ ڈاکٹر صٲب اَچھا اَچھا اَہَن حظ ڈاکٹر صٲب

اَدٕ سا ڈاکٹر صٲب اَچھا اہَن حظ ڈاکٹر صٲب بیٚیہِ کیٚنٛہہ تھٲرٹی فایو تھٲرٹی یوٗتاہ یوٗتاہ چھِ مےٚ ایجن ہاں ہاں ڈاکٹر صٲب اٮ۪کزَرسایِز چھَس بہٕ ڈاکٹر صٲب کَران واک تہِ چھَس بہٕ کَران مگر یہِ بیٚیہِ چھَس نا بہٕ یہِ مطلب تیز مصالہٕ دار سیُن کھٮ۪وان یا کینٛہہ کھٮ۪وان تَمہِ سۭتۍ چھِ مےٚ کَران کَلہٕ دود گَنٛڈٕ گَنڈٕ کھٮ۪مہٕ بہٕ یا کیٚنٛہہ کھٮ۪مہٕ ہاں ڈاکٹر صٲب گَنٛڈٕ کھٮ۪م بہٕ یا اچھا ڈاکٹر صٲب اَچھا اَدٕ حظ ڈاکٹر صٲب اَدٕ حظ اَدٕ حظ اَدٕ حظ اَسلامُ علیکُم